مےٚ منٛز چھُ اکھ ٹیلنٛٹ سُہ چھُ زِ یہِ کہِ بہٕ چھَس کَشمیٖری سانٛگٕس گیٚوان تہٕ پَتہٕ ییٚلہِ کٲنٛسہِ چھِ اَسہِ یہِ خاندَر آسان یا کینٛہہ پھَنٛگشَن پَتہٕ چھَس بہٕ تَمہِ ساتہٕ سُہ گیٚوان تہٕ سٲری چھِ آسان اَصٕل پٲٹھۍ بوزَان تِمَن چھُ خۄش لگان تِم چھِ پَتہٕ سٲری دَپان دَپان ژےٚ چھِ واریاہ بَڑٕ اَصٕل ٹیلیٚنٛٹ ژٕ چھَکھ اَصٕل گیٚوان تہٕ مےٚ چھُ سُہ ٹیلیٚنٹٕس بہٕ چَر کَہہِ بہٕ چھَس کشمیٖری سانٛگٕس گیٚوان واریاہ سانٛگٕس چھَس بہٕ کَشمیٖری گیٚوان بَڑٕ اَصٕل پٲٹھۍ